وعلیکُم اسَلام اَسَلام علیکُم تُہۍ کٕم حظ اَوا ٹھیٖک تُہۍ چھُوا ٹھیٖک تُہۍ کٕم اہن حظ آ تُہۍ کٕم ؤنِو حظ نہ تیوٗت نَے ہٮ۪کہِ گٔژھِتھ دۄن ژورَن دۄہَن پٮ۪ٹھ ژورَن دۄہَن پٮ۪ٹھ ہیٚکہِ نہٕ گٔژھِتھ کینٛہہ تِکیازِ یِمَن چھُ ایکزام یِنہٕ وول یِمَن چھِ دَربٔدٔری شُرٮ۪ن گژھان واراہ زیادٕ مایِنٛڈ ڈَلان یِم چھِ پنٛنہِ لاینہِ پٮ۪ٹھ ڈَلان ہیٚکہِ نہٕ یوٗتاہ گٔژھِتھ کینٛہہ ہَپٲرۍ گوٚو مارٕچ سٮ۪شَن تہِ

یوٗت ما ہیٚکہِ گٔژھِتھ یِم چھِنہ ڈلان ہُمے مارٕچ سیشَن تہِ اَسہِ یوٗتاہ ہیٚکہِ نہٕ گٔژھتٕے کۭتِس کالَس چھُ تۄہِہ گژھُن تور پرٛابلِم چھِنہ پَتہٕ بَچَس گژھان واراہ زیادٕ

یِم چھِ یِمَن چھُ مایِنٛڈ ڈَلان یِم چھِ چھُٹی کُنٕے گژھان یِمَن چھِ واریاہ زیادٕ پرٛابلِم گژھان پَتہٕ برونٛٹھ کُن کیاہ کَرو آچھا آچھا تُلِو بِہِو آچھا بیٚہہ وعلیکُم اسَلام